اَلسلامُ علیکُم وعلیکُم سلام شُکُر خۄدایَس کُن تُہۍ چھُو ٹھیٖک بِلکُل تہٕ تُہۍ ؤنیُو تُہۍ کَم چھُو اَچھا اَچھا ٹھیٖک آوُم یاد کیٛازِ کال خٲرٕے چھا کیٛاہ مدد ہٮ۪کہٕ بہٕ تُہٕنٛز کٔرِتھ سورٕے بَنہِ سورٕے بَنہِ اَدٕ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ سورٕے بَنہِ سورٕے بَنہِ زٕ ساس چھِ زٕ ساس چھِ زٕ ساس چھِ اَکھ بُہُرۍ آ وۄنۍ وٕچھُو رُقیہ جی تُہۍ چھُو اَسہِ رِگیوٗلَر کَسٹَمَر تُہۍ ہیٚکِو بیٚیہِ باقِیَن تہِ ڈِسٹِبیوٗٹٕرَن تُہۍ ہیٚکِو پَنٛنہِ جایہِ پتہ کٔڑِتھ پَنٛنہِ جایہِ ہیٚکِو تُہۍ آ مےٚ چھِ تہِ پَے تۄہہِ مےٚ چھِ پَے تُہۍ چھُو مےٚ رِگیوٗلَر کَسٹَمَر اِنشاء اللہ غلط کَرو نہٕ کیٚنہہ تۄہہِ سۭتۍ تہٕ مےٚ تٔمی مُطابِق ؤںۍمو تۄہہِ مےٚ یہِ ریٹ نَتہٕ چھِ أسۍ باقِیَن ترٛاوان ترُوُہ شَتھ یہِ تُہۍ چھُو رُگیوٗلَر کَسٹَمَر تُہۍ چھُو اَسہِ نِش یِوان گژھان تُہۍ ہیٚکِو پَنٛنہِ جایہِ بیٚیہِ تہٕ باقِیَن نِش پَے کٔرِتھ اِنشاء اللہ غلط ریٹ آسہِ نہٕ اَسہِ ؤنۍمٕژ کیٚنہہ بیٚیہِ تۄہہِ چھُو واریاہ نیُن کیٚنہہ چھُنہٕ پرواے تُہۍ یِیِو یور توہہِ کیٛاہ باسہِ أسۍ کَرو اصٕل پٲٹھۍ کَتھ وَتھ کہِ آ مےٚ چھِ پَے تہٕ سُہ تہِ اَکھ زٕ چھُو تُہۍ وٕچھِنۍ مارکیٚٹَس منٛز کیٛاہ چھِ گژھان سٲری چھِ آسان بِہِتھٕے گٔمٕتۍ کارُبار مہٕ حظ چھِ پونٛسٕے لوٗکَن چھِنہٕ پونٛسٕے یِتھ پٲٹھۍ مہٕ حظ چھِ اَسہِ تہِ چھُ لَگان آز یَتھ واریاہ خرٕچ وَ وَلہٕ کیٚنہہ چھِنہٕ کُنووُہ شَتھ گژھِ فایِنَل ییٚمہِ ساتہٕ اگر تُہۍ آز شام تام تہِ گٔژھِو فرٛی تُہۍ ہیٚکِو یِتھ بہٕ آسہٕ تَمہِ ساتہٕ یَلَے چلو ٹھیٖک حظ گوٚو